اَتھ چھِ لَگان اگر أسۍ یِمَن بورڈَن ہٕنٛز کَتھ کَرو یعنی کہِ نایِہ ہِنٛز کُس ناو چھِ اَتھ لگان اَتھ چھِ زٕ ترٛےٚ قٕسٕم نایہِ آسان اگر أسۍ اَکھ پَچوٗ ناو چھِ أسۍ اَمہِ خٲطرٕ یوٗز کران تَتھ چھِ آسان یُس تَمیُک یہِ یہِ چھِ آسان مطلب ڈانٛچہٕ کٲشٕر پٲٹھۍ مِٹیٖریَل اِنٛگلِش پٲٹھۍ سُہ چھُ آسان لٔکرِ ہُنٛد لٔکرِ ہُنٛد چھُ سُہ آسان تَمیُک سُہ ڈانٛچہٕ یہِ مگر سُہ چھِ آسان قایُر یا بٔدٕل لٔکرِ ہُنٛد یُس زَنہٕ کٔشیٖرِ منٛز چھِ نیران یُس زَنہٕ سٲلِمو کھۄتہٕ دوٚر چھُ یِوان مانٛنہٕ تَس چھَنہٕ آبہٕ سۭتۍ تہِ گژھان کِہیٖنۍ تہٕ تَمہِ سۭتۍ چھُ أسۍ کران سُہ ناو تہِ یوٗز یِمَو گاڈٕ رَٹنہٕ خٲطرٕ تہٕ ییٚمہِ سۭتۍ اَسہِ مَزٕ چھُ یِوان آ بیٚیہِ اگر أسۍ کَتھ کَرو بیٚیہِ بیٛاکھ تہِ چھِ ییٚتہِ آسان ییٚتہِ چھِ زٕ ژور قٕسٕم ناو آسان بیٛاکھ ناو چھِ آسان لۄکٕٹ سُہ چھَنہٕ تھٔز آسان تیٖژ سُہ چھِ آسان کَمٕے تھٔز تہٕ سُہ تَمہِ سُہ تہِ چھِ لَگان گاڈٕ رَٹنَس تہٕ تَمہِ سۭتۍ تہِ چھِ أسۍ رَٹان گاڈٕ یُس مےٚ پانَس وۄنۍ بورڈ چھِ مےٚ چھِ بنومُت بوٚڈ بورڈ یہِ بٔڑ ناو یۄس ٹٔہٕج تَتھ چھِ وَنان ٹٔہٕج لٔکٕر تَمہِ کُے ہُن بنومُت یُس زَنہٕ تقریٖباً ٲٹھ کۄیِنٛٹَل یا سَتھ کۄیِنٛٹَل تہِ ہیٚکہِ تُلِتھ وَزَن ییٖژ چھِ سُہ ناو بٔڑ تہٕ بیٚیہِ چھِ أسۍ یہِ گاڈٕ رَٹنَس سۭتۍ رَٹنَس سۭتۍ چھِ أسۍ تَتھ سۭتۍ سُہ سیٚکہِ تہِ کران یوٗز تَمہِ سۭتۍ چھِ أسۍ سٮ۪کھ تہِ کھالان تہٕ یِمَے چیٖز چھِ اَسہِ یِمَے چیٖز چھِ أسۍ یِموٕے چیٖزو سۭتۍ چھِ أسۍ گاڈ ہٮ۪کان رٔٹِتھ یُس سُہ ناو چھِ یہِ گژھِ سٮ۪ٹھاہ خوٗبصوٗرَت تہٕ آسٕنۍ تہٕ اَڑٮ۪ن چھِ ییٚتہِ تِم شٔستٕروٗ بورڈ تہِ شٔستٕروٗ نایہِ تہِ یِم گورمٮ۪نٛٹَن چھِ یِمَن دِژمہٕ تہٕ واریاہ قٕسٕم ناوٕ چھِ ییٚتہِ اگر أسۍ بیٛاکھ ناوٕ قٕسٕم چھِ ییٚتہِ سُہ چھُ مِثالَن سَوٲرۍ دِوان لوٗکَن تہٕ یِمَے قٕسٕم چھِ نایہِ ہِنٛدۍ ییٚتہِ واریاہ تہٕ یَتھ منٛز بہٕ گاڈ چھُس پانہٕ رٹان سُہ چھِ ہَچوٗ لٔکرِ ہُنٛد بورڈ یہِ ناو تہٕ سُہ چھُس بہٕ اَمہِ خٲطرٕ یوٗز کران